اَگر أسۍ ڈسٹرک اننت ناگٕچ کتھ وَنو بہٕ چھَس روزان ڈسٹرک اننت ناگَس منٛز ییٚتہِ چھِ اَسہِ پریویٹ ہاسپِٹل واریاہ ییٚتہِ چھُ یوان جان بِشب چھُ یِوان باسکو چھُ یِوان وانِز ہاسپِٹل چھُ یِوان سَوُتھ سِٹی چھُ یِوان ییٚتہِ چھِ واریاہ ہاسپِٹل اَمل چھُ یِوان تہٕ ییٚتہِ أسۍ مطلب پَنُن ٹریٹمینٹ چھِ ہٮ۪کان کٔرِتھ مَگر یِمن ہاسپِٹلن منٛز چھِ اَسہِ ڈِفکیلٹی گژھان یا کانٛہہ چھُ آسان تیُتھ تٔمِس چھےٚ نہٕ تیٖژھ اِنکَم آسان کیٚنٛہہ کہِ سُہ ہیٚکہِ تَتہِ فیٖس بٔرِتھ یا چھِ کُنہِ ساتہٕ تَتہِ تیٖژھ بیڈ آسان کہِ اَتہِ چھِ نہٕ ہٮ۪کان أسۍ ایٚولیبٕل ڈاکٹر ٲسِتھ کیٚنٛہہ کیازِ کہِ ڈاکٹر یِم چھِ آسان تِم چھِ آسان آلریڈی جاب کَران تِمن چھِ نہٕ ہٮ۪کان أسۍ پریویٹ سیکٹرن منٛز ایٚولیبٕل آسِتھ کیٚنٛہہ ایز کمپیریڈ ٹہ گورمینٛٹ ہاسپِٹلَن منٛز یِمن ہاسپِٹلو منٛز چھُ اکھ گژھان کہِ اَتہِ چھِ پیٚوان واریاہ زیادٕ پیمینٛٹ کَرٕنۍ بیٚیہِ چھُ اَتہِ ہاسپِٹلَن منٛز چھُ نہٕ توٗتاہ زیادٕ مطلب میجر کیسز چھِ نہٕ ہٮ۪کان یِم ہینٛڈٕل کٔرِتھ کیٚنٛہہ ایز کمپیریڈ ٹُہ گورمینٛٹ ہاسپِٹلز تہٕ یِہے پرابلِم چھےٚ اَسہِ گژھان پریویٹ ہاسپِٹلن منٛز ایز کمپیریڈ ٹُہ گورمینٛٹ ہاسپِٹل